یِم ہَسا ٲں سٹوڈَنٛٹٕس ٲں پَران چھِ آسان پرٛایویٹ سکوٗلَن منٛز یا گورمیٚنٛٹ سکوٗلَن منٛز یا کالجیٚن منٛز یا یونیورسِٹیَن منٛز تَتہِ ہسا چھُ پیٚوان تِمَن یونیورسِٹیَِن منٛز یا سکوٗلَن منٛز واریاہ ٲں فیٖس بھَرُن ہیٛوٗج کَرُن فیٖس پے اَڑیٚن چھِ آسان سیٚمِسٹرس یونیورسِٹیَن منٛز تھٔرٹی فایِو تھاوزَنٛڈ فورٹی تھاوزَنٛڈ پَتہٕ ہسا چھِ تِمَن پیٚوان کَرٕنۍ کٲم تِمَن چھِ پیٚوان کَرٕنۍ سُکالَرشِپ فارم بھَرُن گورمیٚنٛٹ کہِ ذریعہِ تہٕ پَتہٕ ہسا چھِ تِمن ٲں تَران سُکالرشِپ یہِ تِمن فی بوٚرمُت چھُ آسان سُہ ہسا چھُ تِمن تَران واپَس تہٕ یا تِم چھِنہٕ ایٚفٲرڈ ہیٚکان سٹوٗڈنٛٹٕس کیٚنٛہہ سٲرٕے کٔرِتھ فیٖس ایٚفٲرڈ کِہیٖنۍ تہٕ پَتہٕ ہَسا چھِ تِمَن گورمیٚنٛٹ ترٛاوان سُہ سکالرشِپ واپَس خاص کَر چھِ ترٛاوان تِمن یہِ یِم ہَسا تھوڑا آسان ماینوٛارٹی یِم تھوڑا آسان سوشلی آسان پَتھ سماجَس مَنٛز آسان تھوڑا اِکنوٛامِکٔلی فاینانشلی آسہِ تِمَن گھرِ پرٛابلِم تِمَن خٲطرٕ ہَسا چھِ تَران سُکالَرشِپ یہِ ہَسا چھِ پرٛیٚتھ ؤریہِ تَران گورمیٚنٛٹ کہِ طرفہٕ پرٛیٚتھ کُنہِ سکوٗلَس منٛز سٹوٗڈَنٹَن کالجیٚس منٛز ییٚتہِ تہِ پَران تِم آسان یُس تہِ یِم ٲں کورس کَران آسان تَتہِ چھِ یِمَن یہِ سکالَرشِپ تَران ٲں سِکیٖم ہَسا چھِ ٲں فِمیلَن خٲطرٕ چھِ سِکیٖم یِمَن ہَسا چھُ واریاہَن گورمیٚنٛٹ سکوٗلَن منٛز چھِ سِکیٖم نوٚمَن ہَسا چھِ وردی تَران فرٛی تَتہِ وردی چھِ تَران یِمَن فرٛی فِمیلَن تہٕ بیٚیہِ ہَسا اگر کُنہِ جٲیہِ نیریٚن فارم نیریٚن کُنہِ ایٚمپٕلایمیٚنٛٹ خٲطرٕ روزگار خٲطرٕ اگر ہَسا کیٚنٛہہ فارم نیریٚن فارمَس چھُ فیٖس آسان فایِو ہَنٛڈرڈ پانٛژھ ہَتھ ژور ہَتھ شےٚ ہَتھ کیٛاہ آسہِ تہٕ تَتہِ ہَسا چھِ یِمَن سِکیٖم آسان یِم ہَسا فِمیل آسیٚن آسان نِل فیٖس نوٚمَن چھِ گژھان زیٖرو بیلَنٕس یِمَن چھُنہٕ زیٖرو پیٚوان بھَرُن نوٚمَن چھَنہٕ رۄپٔے تہِ پیٚوان بھَرنۍ کِہِیٖنۍ نہٕ یم چھِ آسان فرٛی آف کاسٹ یم ہیٚکیٚن فرٛی آف کاسٹہٕ پَنُن سُہ فارم سَبمِٹ کٔرِتھ تہٕ یہِ ہَسا چھِ سِکیٖم ٲں فِمیل سٹوٗڈَنٹَن خٲطرٕ یہِ ہسا چھِ پرٛیٚتھ کُنہِ مَطلب ییٚمہِ ساتہٕ یِم فارم بھَریٚن یا بیٚیہِ تہِ چھِ سِکیٖم یِمَن یِمَن ہَسا چھِ آسان اگر پۄایِنٛٹٕس وۄایِنٛٹٕس آسان مِثال س ٲں نیٖٹ ایٚگزام چھِ دِوان تہٕ اگر ہَسا ٲں بایزَن گژھان چھُ کَٹ ٲں اگر سیٚوَن ٲں سیٚوَن فِفٹی منٛز مارکٕس چھِ آسان بایِزَن اگر کَٹ چھُ گَژھان سِلیٚکشَن چھِ گَژھان مِثال کَٹ چھُ گَژھان ساڑٕ پانٛژھ ہَتھ فایِو فِفٹی تہٕ مگر یِم ہسا گٔرلٕز چھِ نوٚمَن ہسا چھُ گژھان یِمن چھِنہٕ گژھان واریاہ کَم یِم ہیٚکیٚن فور ہنٛڈرَڈس پٮ۪ٹھٕے پَنٕنۍ سیٖٹ کٔڑِتھ یِم نوٚم نوٚم نوٚم سِکیٖم ہَسا چھِ فمیلَن خٲطرٕ تہٕ اَمہِ ورٲے تہِ ہَسا چھِ واریاہ ڈِپارٹمیٚنٹَن منٛز الگ الگ سِکیٖم اَڑیٚن ہَسا چھِ تَران مَریج فنٛڈ چھُ اَڑیٚن تَران خانٛدرٕ خٲطرٕ یِم فیٖمیل سٹوٗڈَنٛٹٕس آسیٚن پتہٕ آسیٚن تِم خانٛدرَس واژمَژٕ تہٕ تِمَن چھُ تران مَریج فَنڈ تہِ ایٹ دَ ٹایم آف مَریج تہٕ نَمَتھ سِکیٖم گورمیٚنٛٹ کہِ طرفہٕ سٹوٗڈَنٛٹَن خٲطرٕ تہِ تہٕ بیٚیہِ فیٖمیل سٹوٗڈنٛٹَن خٲطرٕ